وعلیکم اسلام اسلام علیکم مےٚ چھُ ناو عبید حسن بٹ مٲلِس چھُم ناو غلام حسن بٹ روزان چھُس بہٕ ژمیر کۄلگیمۍ مےٚ چھُ پوٚرمُت ٹٮ۪نتھس تأم ژمبیر ہاے سکوٗلس منٛز تتہِ پٮ۪ٹھ چھُ مےٚ کوٚرمُت ٹٮ۪نتھ ییٚلہِ مےٚ پاس کوٚر پتہٕ چھُ مےٚ ہایر سکنڈری دمہال منٛز میڈکل پوٚرمُت میڈکل کٔرتھ چھُ مےٚ پتہٕ نیٖٹس کوچنٛگ کٔرمٕژ پتہٕ چھ مےٚ نیٖٹس اٮ۪گزام دِیُتمُت یتھ منٛز مےٚ پتہٕ بی ڈی اٮ۪سس سلیکشن گٔے بی ڈی اٮ۪س چھُ مےٚ پنُن کمپٕلیٖٹ کوٚرمُت جموں میڈکل کالیج منٛز تمہِ پتہٕ آوُس بہٕ یور تمہِ پتہٕ چھُس بہٕ آز کۄلگامہِ ڈسٹک ہوسپٹلس منٛز کٲم کران